واریاہ واریاہ خصوٗصِیت ہسا چھِ کٮ۪رٮ۪کٹٲرٕس ہَسا چھِ اَمہِ سۭتۍ بَنان اٮ۪ڈیُکیٹٕڈ یُس ہَسا آسان چھِ یہِ ہَسا چھِ أمِس واریاہ صلاحیت آسان یہِ ہَسا چھِ آسان مان ژٕ اِلنٮ۪س مطلب اِلِٹرٛیٹ ہَسا چھِ آسان پٔرسَن یُس ہَسا اَن پَڑھ پٔرسَنٛٹ آسان چھُ أمِس ہَسا چھِ واریاہ مطلب آسان تٔمۍ سٕنٛدۍ نِش دٮ۪ماغ تہِ آسان اَصٕل کیٛازِ یُس یہِ چھُ آسان أمۍ چھُ آسان اٮ۪جُکیٹٕڈ کوٚرمُت حٲصِل یہِ ہَسا چھِ أکِس اَدَر پٔرسَنٹَس یعنی بیٚکِس اِنسانَس چھِ یہِ کران مطلب رٮ۪سپٮ۪کٹ عزت چھُس دِوان یُس ہسا اَکھ اِلِٹرٛیٹ پٔرسَن چھِ آسان یہِ ہَسا چھُنہٕ ہٮ۪کان یہِ مطلب بیٚکِس عزت دِتھ کیٚنٛہہ یُس ہسا اٮ۪ڈیُکیٹ چھِ آسان یہِ ہَسا چھِ ہٮ۪وان واریاہ مان ژٕ عزت کَران واریاہ واریاہ ییٚمِس ہَسا چھِ واریاہ صلٲحیت آسان چاہے تہٕ کِرکَٹ آسہِ گِنٛدان اٮ۪ڈیُکیٹ یُس ہسا پٔرسَن آسہِ یُس زَن ہسا تٲلیٖم آسہِ حٲصِل کٔرمٕژ یا آسہِ کِرکَٹ گِنٛدان تہٕ یہِ ہَسا چھِ أکِس بیٚکِس تہِ تَتھ منٛز تہِ کَران بیٚکِس پٕلیرَس رٮ۪سپٮ۪کٹ واریاہ واریاہ گیمہٕ چھِ واریاہ واریاہ واریاہ واریاہ حِساب چھِ آسان مطلب اگر کانٛہہ آسان اٮ۪جُکیٹ پٔرسَن چھِ آسان زیُٹھ چھِ آسان گاڑِ منٛز کانٛہہ یہِ ہسا چھِ تٔمِس آسان دِوان سیٖٹ ترٛاوان بیٚہہ عزت کران رٮ۪سپٮ۪کٹ کران یہِ چھِ دِپان أمس ہے وَلہٕ بیٚہہ اِسلیے چھِ یہِ آسان وٮ۪ل یہِ چھِ آسان وٮ۪ل پٔرسَنٕز گُڈ

بیٚیہِ ہَسا چھِ آسان پَنُن مطلب رٮ۪سپٮ۪کٹ بَنومُت یُتھ ہسا أمۍ رٮ۪سپٮ۪کٹ چھِ آسان بنومُت یہِ ہَسا چھِ ہٮ۪کان تَمہِ سۭتۍ بیٚکِس تہِ کٔرِتھ رٮ۪سپٮ۪کٹ کٲنٛسہِ چھِ آسان کٲنٛسہِ زِٹھِس چھِ آسان چیٖز کانٛہہ اَتھَس منٛز یہِ یُس ہسا یہِ اٮ۪جُکیٹٕڈ پٔرسَن چھِ آسان ییٚمہِ ہسا تٲلیٖم چھِ آسان حٲصِل کٔرمٕژ یہِ ہسا چھِ وَنان بہٕ تُلَے یہِ یُس ہسا بیٚکِس ہَسا چھِ یہِ رٮ۪سپٮ۪کٹ دِوان اَصٕل